آ مےٚ حظ چھِ واریاہ پَسنٛد ٹرٛاولِنٛگ تہٕ فوٗٹوٗگرٛافی ٲں مےٚ چھِ فار ایٚگزامپٕل کُنہِ ساتہٕ چھُس بہٕ گژھان سِپیسِفِکٔلی گوٚوس بہٕ گُلمرگ پہلگام سۄنہٕ مَرگ تہٕ کیٛاہ چھِ اَتھ وَنان بہٕ چھُس فوٗٹوٗگرٛافی خٲطرٕ گژھان یا ویٖڈیوگرٛافی ٲں بہٕ اوٗسُس گۄڈٕ آی فوٗن اِلیٚوَن کَران یوٗز ویٖڈیوگرٛافی تہٕ فوٗٹوٗگرٛافی خٲطرٕ ویٖڈیوگرٛافی خٲطرٕ چھِ آی فوٗن واریاہ اصٕل تَتھ منٛز چھِ أسۍ ہیٚکان فور کے تہٕ بیٚیہِ سِکِسٹی ٲں پٔر سیٚکَنٛڈ ٲں شوٗٹ کٔرِتھ تَمہِ سۭتۍ چھِ واریاہ اصٕل ٲں وِیو یِوان تہٕ بیٚیہِ چھِ ہیٚکان واریاہ اصٕل ٲں ویٖڈیوگرٛافی تَمہِ سۭتۍ گٔژھِتھ اَلبَتہ فوٗٹوٗگرٛافی خٲطرٕ ٲں اگر اسہِ پوٹریٹ شوٗٹ آسہِ کَرُن تَمہِ خٲطرٕ چھِ فوٗن اصٕل مگر اگر اسہِ لینٛڈسِکیپ یا دوٗر ٲں کانٛہہ ٲں کُل یا بانٛڈ یا اینِمٕل فوٗٹوٗگرٛافی چھِ تمہِ خٲطرٕ چھِ اسہِ لگان ٲں سیٚونٹی ٹوٚ تھرٛی ہیٚنڈرنٛڈ ایٚم ایٚم ٲں کیمرا تہٕ مےٚ چھِ وُنیُک تانۍ پہلگامٕچ ٲں ویٖڈیو شوٗٹِنٛگ تہٕ فوٗٹوٗگرٛافی کٔرمٕژ سۄنہٕ مَرگہِ ہنٛز فوٗٹوٗگرٛافی تہٕ ویٖڈیو شوٗٹِنٛگ کٔرمٕژ تہٕ بیٚیہِ پہہ ٲں گُلمَرگہِ ہنٛز ٲں مےٚ چھِ واریاہ پَسنٛد مَونٛٹین رِوَر ٲں فوٗٹوٗگرٛافی یا کُلیٚن ہنٛز فوٗٹوٗگرٛافی لینٛڈسِکیپ فوٗٹوٗگرٛافی چھِ یا ییٚتہِ چھِ آسان ڈَل چھِ آسان تِمَن ہنٛز فوٗٹوٗگرٛافی چھِ مےٚ چھِ واریاہ پَسَنٛد ٲں گَژھُن یِمَن جایَن ٲں واتُن یِمَن شایَن تہٕ چھِ فوٹوگرٛافی کَرٕنۍ کٔشیٖرِ منٛز چھِ واریاہ زیادٕ خوٗبصوٗرت جایہِ یَتھ زَن ٲں کیاہ چھِ اَتھ وَنان پہاڑَن منٛز چھِ أڑۍ ٲں کیاہ چھِ وَنان لیٚکٕس یا یِتھ پٲٹھۍ تہِ چھِ واریاہ لیٚکٕس رِوٲرٕس چھِ مونٛٹینٕز چھِ ٲں فاریٚسٹٕس چھِ ٲں ہِسٹارِکَل پٕلیسِز چھِ ٲں کیاہ چھِ اَتھ وَنان گوٚو ییٚتہِ چھِ واریاہ اصٕل موقعہٕ فوٗٹوٗگرٛافی کَرنٕکۍ ویٖڈیوگرٛافی کَرنٕچۍ اگر کانٛہہ کیٛاہ چھِ وَنان ٲں یَژھان آسہِ ٲں ہیٚچھُن تٔمِس پَزِ یِمَن جایَن گَژھُن ٲں کیمرا تہِ ٲسۍ تَن سُہ تہِ چھُ اصٕل اَگر آی فوٗن تہِ آسہِ یا کانٛہہ تہِ یہِ موبایِل آز چھِ ہیٚکان تِمو سۭتۍ تہِ ویٖڈیو ٲں فوٗٹوٗگرٛافی ویٖڈیوگرٛافی کٔرِتھ زیادٕ بہتر گوٚو اگر ٲں کیمرا اَنہِ کیٚنان ٲسۍ تن یا نِکان ٲسۍ تن تمہِ سۭتۍ چھِ ہیٚکان أسۍ واریاہ اصٕل فوٗٹوٗگرٛافی کٔرِتھ